اوٗر کوٚت گژھکھ آ ہیٚلو وعلیکُم سَلام بہٕ چھَس گاڈٕ ژھانٛڈان گاڈ چھَوا

گاڈ چھَوا کیٛازِ پگاہ کٲشرِ گاڈٕ کٲشرِ گاڈٕ اَوے کٔہۍ چھِ کِلوٗ یِمے چھِ درٛۅجہِ اگر ڈاے ہَتھ بَنَن تہٕ تیٚلہِ ہٮ۪مو نہَ ڈاے ہتہِ اَگر بَننے تہٕ تیٚلہِ ہٮ۪مو یِم چھِ درٛۄجہِ گژھان ویٚچھِ چھا ویٚچھِ چھا کِنہٕ نِچہِ آ بَنن کَر ہُم پنٛجٲبۍ گاڑٕ کٔہۍ چھِ ساڑ ترٛےٚ ہتھ آ ییٚتہِ حظ چھِ تِم دۄیہِ ہَتہِ بازرٕ یِمہٕ حظ چھِ درٛۅجہِ گٔژھان تہِ ہے چھِ مےٚ پےَ تہٕ مگر یِم ہے چھِ زیادٕ درٛۅجہِ گژھان تِم چھِ یِمَن کٲشرٮ۪ن گاڈَن آسان مَزٕ وۄنۍ بَنَن کَر تیٚلہِ کٔروا فون تُہۍ چھُو نا کامہِ نیران گاڈٕ رٹنہِ چھُو نا نیران کیٛازِ یہِ أکیاہ سُمبلہٕ چھِ نیران أکیٛاہ ییٚتھۍ گاڈٕ رَٹنہِ اَچھا تیٚلہِ کٔرۍزیٚو فون ہاں بیٚیہِ کٕنۍزیٚو سرۅجے بیٚیہِ کٕنۍزیٚو سرۅجے پَہن یِم چھِ گژھان درٛۄجہِ واریاہ درٛۅجہِ چھِ گژھان کٲشرِ گاڈِ چھِ زیادٕ درٛۅجہِ گژھان اَدٕ کیٛاہ چھِ گژھان آسان چھِ یہِ کیٚاہ بنٛڈٕ پورچہِ گاڈٕ چھِ وۄنۍ یَپٲرۍ تِمَے چھِ تیٖژٕ سرۄجہِ آسان یہِ درۄجہِ گژھان اَگر سرۄجہِ کٕنَکھ رۄپیہِ دَہ کٕنَکھ نَرمٕے گاڈٕ پھوٚت